ہیلو اَسلام علیکُم سر جِناب أسۍ چھِ ایٖی ڈَبلِیو ایچ اِنسٹِیوٗشن پٮ۪ٹھ حَظ تۄہہِ چھُو ییٚتہِ بَچَس ایڈمِشٮ۪ن کوٚرمُت حَظ جِناب تۄہہِ وٕنۍ تو تۄہہِ کَتۍ چھُ یہِ بَچہٕ آسَان حَظ تۄہہِ کَتہِ چھُ یہِ بَچہٕ آسان حَظ یہِ چھُ نہٕ کوچِنٛگ یِوان زٕہٕنۍ حَظ دوٚپمو حَظ جِناب یہِ چھُنہٕ کوچِنٛگ یِوان زٕہٕنۍ حَظ اَہَن حظ جِناب بنٲمٕژ زانٛہہ کاپی واپی وٕچھہا کینٛہہ ما چھُ پَرُن وَرُن گَرِ چھُوا سُہ چیک زانٛہہ کَران یہِ چَھا پَران نہ پَران یہِ چھُنہٕ بالکُل حَظ تٔمِس گٔیے زٕ ہَفتہٕ بالکُل یور یِنسٕے حظ بالکُل حظ أمِس چھُنہٕ زانٛہہ کٕلاسَس منٛز دۄن دۄہَن ہفتَس ایٹینٛڈینس آسان تہٕ نہ حظ یِن حظ اگر فیٖس آسہِ ہس پینٛڈِنٛگ فیٖس اگرأمِس سُہ آسہِ ہا پینٛڈِنٛگ أسۍ کَرہو تۄہہِ ڈیریکٹ کال حظ تہٕ کیاہ چھُ سُے حظ تہٕ تہٕ فیٖس چھُو تۄہہِ سورُے کَمپٕلیٖٹ باقٕے ڈیوٗز سٲری کَمپٕلیٖٹ حظ مگر یہِ چھُنہٕ زٕہٕنۍ کوچِنٛگ یِونےٕ حظ جناب جِناب یہِ چھُنہٕ بالکُل یِوان زٕہٕنۍ یِوان یور وۄنۍ چھِ سٲنۍ گُزٲرِش یِی حظ کہِ اگر تۄہہِ یہِ أنۍ ہُن سۭتۍ پانَس سۭتۍ حظ أسۍ کَرہاو کَتھ کیازِ یِتھ پٲٹھۍ چھ تۄہہِ تہِ دونٛکھہٕ گَژھان کیاز تۄہہِ چھُو خوٗن پٕسیٖنا پانَس کَڑان تہٕ أمِس چھُو لاگَان بَٹ ییٚمِس نہٕ تمیُک فٲیِدٕ ملیووٕ کِہیٖنۍ یہِ چھُنہٕ نہ چھُ کوچِنٛگ یِوان نہ چھُ باقےٕ چیٖز یہِ چھُ یِتھ پٲٹھۍ تۄہی نۄقصان حظ اَسہِ چھُنہٕ نۄقصان حَظ کِہیٖنۍ مےٚ رٔٹۍ پونٛسہٕ پَنٕنۍ بَٹ اسہِ چھُ بَچہٕ سُنٛد کیرِیَر آسان پونٛسو کھۄتہٕ ضروٗری حظ اگر اسہِ بَچہِ کانٛہہ پگہہ سلیکشن نی حظ اَسہِ چھُ سُہ پونٛسَن ہِنٛدۍ کھۄتہٕ ضروٗری حظ اَہَن حظ نہ حَظ أسۍ چھِ آسَان نَو بَجے پٮ۪ٹھ ژور بَجے تانۍ بہٕ چھُس مَنیجِنٛگ مگر ٹھیٖک حَظ چھُ بہٕ چھُس مَنیجِنٛگ ڈیریکٹر اِنَسچوٗٹُک حظ تۄہہِ چھُ امی ٹایِمِنٛگ غَلَط ؤنۍ مٕژ حظ یِمن چھُ دہ بَجے ٹو زٕ بَجے کٕلاس آسان حظ تُہۍ چھو وَنَان یہِ چھُ سُلی نیران تہٕ تُہۍ ؤنۍ زٮ۪و مگر یِوان ما چھُ یہِ کوچِنٛگ اگر أسۍ أمۍ سُنٛد نَمبر آسہِ ہا پٔرسٕنَل نَمبر چھ أمۍ سُنٛد تَتھ چھِ ٹراے کَران سُہ چھُ یِوان سُچ آف حظ تہٕ بیٚیہ ٲسۍ اَسہِ تۄہہِ نِش یہِ اَکھ کَتھ حظ وَنٕنۍ کٕلاسَس منٛز چھِ أمِس بالکُل زیٖرو پٕرفارمٮ۪نٕس حظ

اَہَن حظ بہٕ حظ وَنو تۄہہِ اکھ مَشوَرٕ حظ اگر نہٕ أمِس پَرُن چھُنہٕ حظ تیلہِ ما ترٲیہُن کوچِنٛگ سٮ۪نٛٹَر ووچِنٛگ سٮ۪نٛٹَر کیاز یہِ چھُ ضایہِ تۄہہِ یہِ تۄہہِ پانَس پونٛسہٕ پَنٕنۍ ضایہِ کَران أمۍ سُنٛد وَقت تیلہِ گوو بَدَل کینٛہہ کیاز تُہۍ چھو پانَس تُہۍ چھو پانَس خوٗن کَڑان أمِس چھو لاگَان ییلہِ نہٕ تَمیُک فٲیدٕ ملیوو تیلہِ چھُ مےٚ باسَان بہتَر تَمہِ نِش اَگر گَرِی تہِ تھٲے وُن تَمہِ نِش چھُ بہتَر حَظ تہٕ بیٚیہِ چھِ اَسہِ گُزٲرِش حٕظ یُس تُہُنٛد بَچہِ چھُ أمِس چھِ سٲری ڈِیوٗز چھِ أمِس کَمپٕلیٖٹ اِن کیس اَگَر تۄہہِ یَژَھان چھو أمۍ سُنٛد یہِ ایڈمِشٮ۪ن کٮ۪نسٕل کَرُن حظ تہٕ تۄہہِ نیرِ پَنٛژاہ پٕرسَنٛٹ رِفَنٛڈ حظ یُس تۄہہِ فارمَس پٮ۪ٹھ گۄڈٕے لیٖکِتھ چھُ دِیُتمُت اگر ہَسا سانہِ طرفہٕ مطلَب اِنَسٹِٹیوٗچہِ طرفہٕ فٲیِدٕ آسہِ أسۍ ہَسا دِمو تۄہہِ ہَنٛڈرنڈ پٕرسَنٛٹ رِفَنٛڈ گوٚو تانۍ ہیکِو تُہۍ تُہُنٛدۍ سٕے یوت بَچَس باقیَن پِرٛیژِو تُہۍ کُنہِ قٕسمٕچ تہِ کانٛہہ تہِ پرٛابلِم کینٛہہ ما چھو ٹیٖچِنٛگ مطلَب ٹیٖچَر مہ چھُ سٹاف مہ چھُ کَم یا کٕلاس ما چھُو کَم گَژَھان بَرابَر چھُوا ٹایِمَس پٮ۪ٹھ کٕلاس ملَان حظ تہٕ اَہَن حظ

تہٕ چَلو حظ شُکرِیا اَسلام علیکُم چَلو بِہِو رۄبِس حَوال